میون پسنٛددیدہ سبجکٹ چھُ میتھ کیازکہِ اَتھ منٛز چھُنہٕ پیٚوان یاد واد کرُن کیٚنٛہہ یہِ چھُ پیٚوان صرف حساب لگاوُن اتھ آ اتھ منٛز چھنہٕ پیٚوان یِہے چھِ خٲصِیت اتھ منٛز چھُنہٕ پیٚوان یاد واد کرُن کیٚنٛہہ یاد چھُنہٕ مےٚ سہل سہل گژھان کیٚنٛہہ حساب چھُس بہٕ اَصٕل پٲٹھۍ لگاوان تَوَے چھُ میون پسندیدہ سبجکٹ میتھ